آ میٛانہِ لحاظہٕ اَکھ شُر کٲشِر زَبان ہیٚچھناوُن چھُ ضروٗری کیٛازِ گۄڈٕنٮ۪تھٕے کٲشُر چھِ سٲنۍ مادَر لینٛگویج اَسہِ چھِ مطلب اَسہِ گژھِ پَتاہ آسٕنۍ یَتھ ماحولَس منٛز أسۍ روزان چھِ تَتھ منٛز وۅتھُن بِہُن چھُ پَتاہ گژھِ آسٕنۍ کٲشُر کیٛاہ چھُ کٲشِر زَبان کیٛاہ چھُ ییٚلی أکِس بَچَس تَگہِ کٲشِر زبان سُہ ہیٚکہِ پَگاہ ؤتھِتھ بِہِتھ بیٚکہِ بیٚیہِ کٲنٛسہِ سۭتٮ۪ن مطلب بٔڈِس سۭتٮ۪ن شُرِس سۭتۍ تہٕ ہیٚکی سُہ ؤتھِتھ بِہِتھ کیٛازِکہِ اَز چھُ شُرٮ۪ن زیادَے پَہمتھ تَگان اُردوٗ اِنٛگلِش تہٕ کٲشُر چھُ گوٚمُت مٔشِتھ اِسی لیے پَنُن بَچہِ گژھِ ہیٚچھناوُن کٲشُر